ہیٚلو سلام علیکُم تُہۍ چھُو حظ بُٹیٖک پٮ۪ٹھ ماگمہٕ یہِ مےٚ حظ اوس گَوُن بَناوُن اَسہِ چھُ خانٛدَر تُہۍ ہیٚکِوا وُہَن دۄہَن منٛز بَنٲوِتھ حظ اَصٕل حظ مطلب أزکہِ فیشنہٕ بہٕ کَرہو نا تۄہہِ ڈِزایِن یورَے سٮ۪نٛڈ تُہۍ وُچھِو مطلب کیٚمہِ آیہِ چھِ بَناوُن تہٕ مگر وُہَنٕے دۄہَن منٛز دِیٖزٮ۪و مےٚ تُہۍ بَنٲوِتھ اَدٕ حظ شُکریہ شُکریہ